اَکھ کٲشُر نَفَر یُس کٲشُر کَران آسہِ وٕنہِ اَگَر تٔمِس کٲنٛسہِ تِتھِس نَفرَس سۭتۍ آسہِ کَتھ کَرٕنۍ یُس نہٕ کٲشُر زَبان آسہِ زانان کِہیٖنۍ سُہ چھِ تٔمِس کوٗشِش کَران زیادٕ پَہَن تٔمۍ سٕنٛزِ زَبانہِ مَنٛز کَتھ کَرٕنۍ بیٚیہِ کینٛہہ تِم اَلفاظ اِستعمال کٲشرۍ اَلفاظ اِستعمال کَرٕنۍ یِم سُہ تھوڑا بہت سَمجِتھ ییٚکہِ بیٚیہِ یُہُنٛد مَطلَب تھوڑا آسان آسہِ سَمجُن تہٕ زیادٕ پَہَن چھُ کوٗشِش کَران کہِ تِہنٛزے زَبانہِ مَنٛز یی تٔمِس سۭتۍ کَتھ باتھ کَرنہٕ